یُس برٛونٛہہ کالہِ وقت اوس آسان سُہ اوس مطلب تِمن دۄہن ٲسۍ پٮ۪وان دانٛد لاگٕنۍ زٔمیٖنس آز چھُ ٹٮ۪کٹر یِوان زمیٖنن وایِنہِ آز چھُنہٕ اِنسانس تہِ عزاب گَژھان زادٕ کِہیٖنۍ برٛونٛہہ کالہِ اوس دَوا پٮ۪وان مۄٹرٕ سۭتۍ چھَکُن آز چھُ یِوان اورے اکھ ٹِکنالجی یُس آب تہِ چھُ آنان پانَے مۄٹرس سُہ چھُنہٕ آب چھَکان زمیٖنس پانَے بیٚیہِ چھِ وارِیاہ وارِیاہ چیٖز یہِ دٕنۍ کٔشیٖرِ منٛز چھِ آمژٕ مطلب برٛونٛہہ کالہِ چھِ آسمژٕ وٕنکٮ۪س چھِ نٔو نٔو ٹٮ۪کنالجی برٛونٛہہ کالہِ ٲسۍ میچ آسان وٕچھان تہٕ ٲسۍ بوزان ریڑوہن پٮ۪ٹھ آز چھُ یِوان ٹی وی ہن پٮ۪ٹھ شکٕل وَکٕل اَصۭل پٲٹھۍ وِچھِنہٕ برٛونٛہہ کانہِ ٲسۍ اگر مطلب فون مطلب وُنُن وَنُن آسہَے کٲنٛسہِ کیٚنٛہہ کیٚنٛہہ تٕمن اوس پٮ۪وان گَرٕ گَژھُن آز چھِ موبایل أسۍ ہٮ۪کو ٹرٮ۪کٹہٕ تِمن فون تہِ کٔرِتھ آز چھَنہٕ سَہ پریشٲنی وَریشٲنی یُس آز دنیاہس منٛز آز چھِ نٔو ٹٮ۪کنالجی أمۍ أنۍ أسۍ وارِیاہ برونٛٹھ یا برٛوںٛہہ کالہِ اگر کٲنٛسہِ ہُنٛد اوس گَژھان تور اوس پٮ۪وان گَژھُن آز چھِ گاڑِ واڑِ اگر اَکہِ جایہِ پٮ۪ٹھ بیٚکِس جایہِ پٮ۪ٹھ اوس گَژھُن آسان تہٕ آز چھِ ٹرینہٕ آسان اگر اَکہِ کنٛٹری بٮ۪ٹھ بیٚکِس کنٹری آسہِ گَژھُن تتھ چھُ جہاز لگان اگر کِراے چھِ لَگان مگر اِنسانس چھُ آرام یِوان برٛونٛہہ کالہِ ٲسۍ حَجس آسان گَژھُن تتھ اوس پٮ۪وان پیدٔلۍ گَژھُن یُس آزُک حج چھُ آز چھِ پٮ۪وان گَژھُن اِیر پوٹس تانۍ اِیر پوٹہٕ پٮ۪ٹھ چھِ تتھ گٲڑۍ تُلان جہاز تُلان تتہِ پٮ۪ٹھ ڈریکٹ تران حجس تَتہِ چھُ حَجس منٛز تہِ چھُ آزٕ اگر واپس اوس پٮ۪وان پیدٔلۍ یُن تور ٲسۍ اِیر جہاز اَنان واپس آز چھُنہٕ سُہ آز نوٚو زمان چھُ یہِ وارِیاہ برونٹھ برونٛہہ کالہِ ٲسۍ پٮ۪وان زٔمیٖنس تراوٕنۍ پاہ آز چھِ کٲل چھِ کھاد یِوان تراونہٕ یُس زٔمیٖنس چھُ بناوان اَصٕل زرخیز چھُ بناوان زٔمیٖنس آز چھُنہٕ سَہ پریشٲنی وب